اگر أسۍ کَتھ کَرو کشمیٖرچہِ اٮ۪جوکیشنَس مُتعلِق کہِ یہِ کِتھ کٔنۍ ہیٚکہِ اَکھ کالٹی اٮ۪جُکیشَن کِتھ کٔنۍ ہیٚکہِ اَکھ بَچہٕ حٲصِل کٔرِتھ تہٕ أسۍ کَرو گۄڈے کَتھ أکِس بَچَس کیٚمہِ آیہِ ہٮ۪کو أسۍ کالٹی اٮ۪جُکیشَن دِتھ اَگَر أسۍ وٕنکٮ۪نس یِم پرٮ۪ویٹ سکوٗلن تہٕ گورمینٹ سکوٗلن ہٕنٛز کَتھ کرو اَگر أسۍ وُچھو یُس گورمینٹ سکوٗلچہِ کِتاب چھِ آسان تِم چھِنہٕ آسان یِتھ کٲٹھۍ پرٮ۪ویٹ سکوٗلچہِ کِتاب چھِ آسان اور یُس پرٮ۪ویٹ سکوٗلُک اِنفراسٹرٛکچَر چھِ آسان سُہ چھِ وارِیاہ اَصٕل آسان اَکہِ گورمٮ۪نٛٹہٕ سکوٗل کہِ نِش تو اَتھ منٛز چھِ أسۍ یہِ تہِ ہٮ۪کو وَنۍ یُس اِنفرٛاسٹرٛکچَر چھُ یہِ تہِ گَژھِ أکِس بَچَس آسُن وارِیاہ اَصٕل ییٚمیُک أمِس اَثر پیٚیِن أمِس باسہِ نہٕ یُس یہِ بِلڈِنٛگ چھِ یُس یہِ میون یہِ اِنفراسٹرٛکچَر چھِ یَتھ منٛز بہٕ پَرنہِ آس ہایا یہِ چھَ اَصٕل ییٚلہِ یہِ اَصٕل آسہِ تو أمِس چھُ گۄڈٕ اَکھ اِمپرٛیشَن پٮ۪وان اَمہِ بِلڈِنٛگ یُن امۍ اِنفرٛاسٹرٛکچَر چاہے سُہ کَلاس روٗم آسہِ سکوٗلُک چاہے سُہ لیبارٹری آسہِ ییٚتہِ زَن اَسہِ ایٚکٕسپیٖرِمٮ۪نٛٹ چھِ کَران ییٚلہِ سُہ آسہِ اَصٕل تیٚلہِ ہیٚکہِ أکِس بَچَس کالٹی اٮ۪جوکیشَن میلِتھ اگر أسۍ لیبارٹری ہٕنٛز کَتھ کَرو ییٚلہِ نہٕ لیبارٹرٛی آسہِ سکوٗلَس منٛز کِہیٖنۍ تِجہِ بَچہِ کیاہ ہیٚکہِ کالٹی ایٚجُکیشَن لٔبِتھ دیٹ میٖنٕس اَمیُک مطلب چھُ یہِ زِ مطلب یُس یہِ کالٹی اٮ۪جُکیشَن چھِ اَمہِ خٲطرٕ چھِ ضٔروٗری أکِس اِنسان أکِس سکوٗلَس اَصٕل ماحول اَصٕل اِنوارَمٮ۪نٛٹ اَصٕل اِنفراسٹرکچَر پرٛووایڈ کَرُن أکِس سٹوٗڈَنٛٹَس تاکہِ تٔمِس باسہِ نَہ تٔمۍ سٕنٛدِس ذہنَس پٮ۪ٹھ پیٚیہِ مطلب کَتھ تٔمۍ سٕنٛز ذہنَس منٛز یی کَتھ نَہ وُچھ ییٚمہِ سکوٗلٕچ بِلڈِنٛگ کیٛاہ چھِ ییٚمہِ سکوٗلُک اِنفراسٹرٛکچَر کیٛاہ چھُ ییٚمہِ سکوٗلُک حِساب کِتاب کیٛاہ چھِ ییٚمہِ سکوٗلٕچ ییٚلہِ أکِس سکوٗلَس اِنفرٛاسٹرٛکچَر آسہِ بیٚہنہٕ جایہِ آسہِ اَصٕل لیٹرِنٛگ باتھ روٗم آسہِ اَصٕل تمہِ سۭتۍ چھِ أکِس بَچَس تٔمۍ سُنٛد بَچہِ سٕنٛدِس تعلیٖم پٮ۪ٹھ اَصٕل اَثَر پرٛ پٮ۪وان بیٚیہِ ییٚلہِ ٹرٛینٕڈ فٮ۪کَلٹی آسہِ ییٚلہِ اَکھ ماسٹَر آسہِ زانان زِ اَصٕل وٮ۪ل اٮ۪جُکیٹٕڈ آسہِ پٕلَس اَسہِ وٮ۪ل ٹرٛینٕڈ تِتھ کٔنۍ تہِ چھِ أکِس بَچَس أسۍ ہٮ۪کان کالٹی اٮ۪جوکیشَن دِتھ اَگَر أسۍ کَتھ کَرو اَتتھ یہِ اَصٕل ٹرٛینٕڈ ٹیٖچَر گوٚو کیٛاہ اَصٕل ٹرینڈ ٹیٖچَر مت اگر أسۍ کَتھ کَرو أکِس ٹیٖچرَس منٛز گژھٕنۍ آسٕنۍ کیٚنٛہہ کَمپوننٛٹٕس گۄڈٕنیکُے گژھِ آسُن أمِس یہِ گژھِ آسُن وٮ۪ل بِہیو یہِ گژھِ أکِس بَچَس سۭتۍ اَصٕل پٲٹھۍ بِہیو کَرُن أمِس بَچَس گَژھِ نہٕ باسُن کینٛہہ مےٚ چھُنہٕ یہِ مطلب ماسٹَر کہِ أمِس گژھِ باسُن یہِ چھُ مےٚ فرٛنٛڈ تمہِ آیہِ گژھِ امہِ سۭتۍ یہِ ماسٹَر بِہیو کَرُن بیٛاکھ کَمپونَن گَژھِ آسٕنۍ یُس یہِ ماسٹَر آسہِ کَم سے کَم گٔژھِ آسٕنۍ چاہے یہِ پرٮ۪ویٹ سکوٗلَس منٛز آسیا چاہے سُہ گورمنٛٹ سکوٗلَس منٛز آسیا أمِس گژھِ آسٕنۍ بی ایڈ پٕلَس بی ایڈ گَژھِ أمِس کَم سے کَم آسُن ییٚلہِ أمِس بی ایڈ آسہِ تیٚلہِ ہیٚکہِ یہِ اَصٕل پٲٹھۍ بَچَن ہٮ۪نٛڈٕل کٔرِتھ بَچَن پَرنٲوِتھ یُس یہِ ٹیٖچَر چھِ آسان کَلاس روٗمَس منٛز یہِ چھِ اَکھ کھیڈ آسان اَکھ ٹرینَر آسان کَتھ منٛز أکِس سکوٗلَس منٛز تہٕ أمۍ سُنٛد اَثَر تہِ چھُ پٮ۪وان أکِس بَچَس پٮ۪ٹھ بیٚیہِ گَژھِ آسٕنۍ یُس یہِ ماشٹَر چھِ أمۍ سُنٛد کَتھ کَرنُک طٔریق گَژھِ آسُن اَصٕل أمۍ سُنٛد لیکھنُک سِٹایل گژھِ آسُن اَصٕل أمۍ سُنٛد لیکھنُک سٕٹایل گَژھِ یُتھ آسُن نہٕ گَژھِ یہِ زیادٕ لَکُٹ لیکھُن تاکہِ یِم بَچَن نہٕ یی نہٕ یہِ اَتھِ کِہیٖنۍ تہٕ تِم ہٮ۪کَن نہٕ یہِ أمۍ سُنٛد لٮ۪کچَر کاپی پٮ۪ٹھ پنٛنہِ دَرٕج کٔرِتھ کِہیٖنۍ یا یہِ گَژھِ نہٕ تیوٗت بوٚڑ تہِ لیٚکھُن کِہیٖنۍ تہِ پَتہٕ باسہِ نہٕ أمِس أمۍ سُنٛد لیٚکھُن باسہِ آ أمۍ سُنٛد اَکھ اَثر تہِ چھُ ٹیٖچَرَس پٮ۪ٹھ پٮ۪وان ٹیٖچرَس سُنٛد اَثَر تہِ چھُ پٮ۪وان أکِس کالٹی ایجوکیشنَس منٛز یُس ییٚتیُک وٕنکیٚنَس ماحول چھِ کٔشیٖرِ منٛز میانہِ حِساب پَزِ یِمَن ماشٹرَن وارِیاہ پٮ۪ٹٲرٕن چینٛج کَرٕنۍ تِکیٛازِ برونٛہہ ٲسۍ وَنان اٮ۪جُکیشَن چھِ ٹوٗ وے پراسیٚس مگر آز چھِ وَنان یُس یہِ ایجوکیشَن چھِ یہِ چھِ تھری وے پی پراسیٚس اَتھ منٛز چھُ یِوان اکھ سٹوٗڈنٛٹ بیٚیہِ چھُ یِوان ٹیٖچر یہِ ٲسۍ وَنان برونٛہہ چھِ ٹوٗ وے پراسیٚس مگر پرٮ۪زنٹ دورس منٛز چھِنہٕ یہِ ٹوٗ وے پراسیٚس پرٮ۪زَنٹ دورَس منٛز چھِ اَتھ وَنان تھری وے پرٛاسٮ۪س کِتھ کٔنٮ۪تھ اَکھ چھِ اَتھ منٛز اَکھ سٹوٗڈنٛٹ یِوان پٕلَس چھِ اَتھ منٛز یِوان ٹیٖچَر بیٚیہِ چھُ اَتھ منٛز یِوان اٮ۪نوارامٮ۪نٛٹ دیٹ میٖنز کہِ یُس یہِ اٮ۪نوارامٮ۪نٛٹ چھِ یُتھٕے أسۍ أکِس بَچَس اَصۭل پرٛووایِڈ یُن کَرنہٕ تاکہِ یُس یہِ کالٹی اٮ۪جُکیشَن چھِ سُہ ہیٚکہِ حٲصِل کٔرِتھ تو تمہِ پَتہٕ چھِ پرٮ۪ویٹ اِنَسٹِٹیوٗشنہِ ہٕنٛز کَتھ اگر أسۍ کَرو یِم پرٮ۪ویٹ اِنَسٹِٹیوٗشنہٕ چھِ یِم چھِ وارِیاہ کالٹی اٮ۪جُکیشَن دِوان أکِس سٹوٗڈَنٛٹَس اگر چھِ یِہنٛدٮ۪ن ماسٹَرَن ٹیٖچرَن چھِ آسان شےٚ سَتَے ساس تَنخواہ کَمپِیَر کَرو گورمنٛٹ مُلٲزِم سۭتۍ تِمَن چھِ آسان سَتَتھ ساس ٹُو شیٖتھ ساس رۄپیہِ تَنخواہ لیکِن تیٚمہِ پَتہٕ چھِنہٕ ہٮ۪کان تِم کالٹی اٮ۪جُکیشَن دِتھ پَنٛنٮ۪ن گورمینٹ سکوٗلَن اَتھ چھُ سٲلِم کھۄتہٕ مین وجہ یُس ہیڈ چھُ اگر أسۍ پرٮ۪ویٹ سکوٗلٕچ کَتھ کَرو گۄڈنِکُے سَوال یُس اَمیُک اونَر چھُ آسان أمۍ چھِ آسان پونٛسہٕ کوٚرمُت اِنوٮ۪سٹمٮ۪نٛٹ کَتھ منٛز سوسایٹی منٛز تمہِ کِنۍ چھِ گۄڈٕ بَناوان یہِ اِنفراسٹرٛکچَر سکوٗلو وٮ۪ل بیٚیہِ چھِ آسان یہِ اَصٕل لوکیٹِڈ ایریاہَن مطلب اَصٕل جایہِ یُس اَصٕل ییٚمِچ لوکیشَن چھِ آسان تمہِ پَتہٕ کیٛاہ چھِ کَران کٲم یہِ یُس یہِ اَمیُک ہیٚڈ چھُ آسان پرٮ۪ویٹ سکوٗلُک پرٮ۪ویٹ اُونر چھُ اَتہِ یہِ چھِ فی کانٛہہ چیٖز دَپان مےٚ گوٚژھ اَصٕل آسُن تاکہِ بہٕ ہٮ۪کہٕ اِنکَم جَنریٹ کٔرِتھ اگر چھِ سَتَے ہتھ چھِ فیٖس ہٮ۪وان آز أمِس ییٚلہِ اَصٕل ایٚجُکیشَن پرٛووایڈ چھِ کَران أمِس دِنہٕ یِہٕنٛدۍ مٲلۍ جادٕ پۄنٛسہٕ کیٛازِ دِنس زیادٕ پونٛسہٕ دَپان یہِ چھُ کالٹی اٮ۪جُکیشَن پرٛووایڈ کَران کالٹی اٮ۪جُکیشَن یۄس چھِ سکوٗلَن ہُنٛد چھُ بوٚڑ بار اَثر أکِس بَچَس پٮ۪ٹھ ییٚلہِ زَن نہٕ سکوٗل آسہِ اَصٕل کِہیٖنۍ یہِ اَکھ بَچہِ ہیٚکہِ نہٕ کالٹی اٮ۪جُکیشَن حٲصِل کٔرِتھ کِہیٖنۍ وٕنہِ وٕچھو أسۍ یہِ کالٹی اٮ۪جوکیشَن کیٛاہ گٔے کٲشِر پٲٹھۍ مَیارٕ مَیار کیٛاہ چھِ أمۍ کھۄ اٮ۪جُکیشنُک یہِ کالٹی اٮ۪جوکیشَن چھِ کیٛاہ کالٹی اٮ۪جُکیشنَس منٛز چھُ یِوان اَکھ گٔے کالٹی بیٛاکھ گٔے کانٹِٹی کانٹِٹی منٛز گوٚو بَچہِ سُہ آسہِ وارِیاہ کیٚنٛہہ پاے مگر ہٮ۪کان اَسہِ نہٕ اٮ۪کٕسپٕلین کٔرِتھ کِہیٖنۍ بیٚیہِ گٔے کالٹی اٮ۪جُکیشَن یَتھ وَنان چھِ کان کالٹی اٮ۪جُکیشَن کالٹی اٮ۪جُکیشَن یہِ گٔے یُس بَچہِ آسہِ یہِ گٔے اَصۭل پٲٹھۍ اٮ۪کٕسپرٮ۪س تِکیٛازِ أمۍ اَسہِ کالٹی اٮ۪جُکیشَن ہیٚچھنہٕ وٕنۍ وٕچھو أسۍ کٔشیٖرِ میٖنٕز کیٚمۍ آیہِ ہٮ۪کو أسۍ کالٹی اٮ۪جُکیشَن دِتھ گۄڈنِکُے سَوال چھِ اَسہِ وٕچھُن یِم فارین کَنٹری چھِ یِم ییٚمہِ آیہِ یِم کٔرکیوٗلَم چھِ بَناوان تمی حِساب چھِ اَسہِ تہِ پنٛنٮ۪ن بَچَن کٔرکیوٗلَم بَناوُن کٔرکوٗلم کمہِ آیہِ بَناوو أسۍ اَتھ منٛز چھِنہٕ اَسہِ صرف تھاوُن پَرنہٕ یوت پَرنہٕ یوت تھاوو اَتھ محدُ اَتھ منٛز چھِ اَسہِ تھاوُن برابد أکۍ سایکالجِسٹَن چھُ ووٚنمُت دوٚپُن چھُنہٕ یُس یِم ژۆوُہ گٲنٛٹہٕ چھِ یہِ کٔرِو سا تُہۍ ترٛٮ۪ن حِصَن منٛز ڈِوایِڈ ترٛٮ۪ن حِصَن ییٚلہِ ڈِوایڈ کَران چھِ تہٕ اَتھ چھِ بَنان ٲٹھ گٲنٛٹہٕ پٕلَس ٲٹھ گٲنٛٹہٕ پٕلَس ٲٹھ گٲنٛٹ گوٚو تین اَٹھے گوٚو چوبیس تھری اینڈ ٹُو ایٹ یہِ گوٚو چوبیس یِم ژوٚوُہ گٲنٛٹہٕ اَسہِ یوٗٹِلایز کَرٕنۍ گۄڈٕنِکۍ ٲٹھ گٲنٛٹہٕ ووٚن أمۍ شام یِمَن ٲٹھَن گٲنٛٹَن شۄنٛگِنۍ چھےٚ بَچہِ تِکیٛازِ شۄنٛگُن تہِ چھُ أکِس بَچہِ سٕنٛدِ خٲطرٕ ضٔروٗری ییٚلہِ اَکھ بَچہِ شنٛگِتھ ہیٚکہِ اَصٕل پٲٹھۍ تیٚلے ہیٚکہِ سُہ پَگاہ اَصٕل پٲٹھۍ کَتھ سَمجِتھ دوٚیِم پَلَس وُنُن دوٚپُن یِم یِم دوٚیِم ٲٹھ گٲنٛٹہٕ چھِ یِمَن ٲٹھَن گٲنٛٹَن پٔرِن سا بَچہِ یِم ٲٹھ گٲنٛٹہٕ چھِ یِمَن ٲٹھَن گٲنٛٹَن گژھِ نہٕ یہِ بیٚیہِ کانٛہہ تہِ کٲم کَرُن یِمَن ٲٹھَن گٲنٛٹَن گژھِ سکوٗل گَژھُن تور آو سکوٗلٕچ کٲم چھِ کَرٕنۍ یُس سَرَس سُہ کٲم تھٲو تہِ تہِ چھُ کَرٕنۍ فاینَل کٲم پگاہ پٮ۪ٹھ گژھِ نہٕ یہِ تراوُن لٮ۪کھٕنۍ یاد کَرُن بوزُن لٮ۪کھُن زَبٲنۍ کیٚنٛہہ وَنُن ٹاپِک کَرُن پرٮ۪پیر پَگاہ خٲطرٕ گٔے زٕ أڑۍ ترٛیٚیِم ٲٹھ گٲنٛٹہٕ وٕنہِ دوٚپُکھ پَرنَس سۭتٮ۪ن شۄنٛگنہٕ سۭتٮ۪ن چھِ ایٚکٹِوٹی تہِ یہِ کو کٔرکیوٗلَر ایٚکٹِوِٹی تہِ گٔژھ آسٕنۍ یہِ کو کٔرکوٗلَر ایٚکٹِوِٹی گٔے کیٛاہ اَتھ منٛز گَژھِ گِنٛدُن آسُن اَتھ منٛز چھِنہٕ اَکھ بَچہِ اَسہِ صرف کِرکَٹٕے یوت گِنٛدناوُن والی بال یوت نہٕ یِم تہِ مِکسِنٛگ گیمٕز چھِ تِم چھِ أمِس منٛز گِنٛدناوُن تاکہِ یُس أمۍ سُنٛد مایِنٛڈ چھُ یہِ گژھِ فرٛٮ۪ش روزُن أمِس گژھِ نہٕ یہِ گَژھِ نہٕ سُہ کانٛہہ بُکِش بُکچی یوٚت روزنہٕ کیٚنٛہہ وَلہٕ بہٕ چھُس وٕ بُک ہِش نالیجی یۄس کَرِ اَصٕل نہ أمِس گٔژھ پرٛٮ۪کٹِکٔلی تہِ کیٚنٛہہ حٲصِل گژھُن یِم چیٖز چھِ اِتھ کٔنۍ ہٮ۪کو أکِس بَچَس أسۍ کالٹی اٮ۪جُکیشَن پرٛووایڈ کٔرِتھ کٲشِر پٲٹھۍ أسۍ ژھوٚٹِس منٛز وَنو أسۍ یِتھ کٔنٮ۪تھ أکِس بَجَس چھِ اَسہِ اِنفرٛاسٹرٛکچَر تہِ اَصٕل پرٛووایِڈ کَرُن پٕلَس یِم تَتھ سکوٗلَن منٛز آسَن ٹیٖچٲرٕس تِم تہِ گَژھَن آسٕنۍ وٮ۪ل ٹرٛینٕڈ تِمَن گٔژھۍ آسٕنۍ پاے اَسہِ کیٚمِس بَچَس منٛز کیٛاہ خٲمی چھِ سُہ کِتھ کٔنۍ ہٮ۪کو تِمَن دوٗر کٔرِتھ ییٚلہِ اَکھ وٮ۪ل ٹرٛینٕڈ ٹیٖچَر آسہِ سُے ہیٚکہِ أکِس بَچَس منٛز یۄس تٔمۍ منٛز سٕنٛز کَمزوری آسہِ دوٗر کٔرِتھ اگر نہٕ أمِس سَرَس یُس وٮ۪ل ٹرٛینٕڈ آسہِ کِہیٖنۍ تیٚلہِ ہیٚکہِ نہٕ یہِ أمِس بَچَس منٛز یہِ دوٗر کٔرِتھ کِہیٖنۍ یا تمہِ پَتہٕ چھِ پرٮ۪ویٹ اِنَسٹِٹیوٗشَن یِم چھِ پرٮ۪ویٹ اِنَسٹِٹیوٗشَنَس منٛز تہِ پَزِ کَرٕنۍ کٲم اَسہِ اَتھ منٛز تہِ پَزِ چھِ دِوان کالٹی اٮ۪جُکیشَن آلریڈی مگر میٛانہِ حِساب پَزِ اَکھ میٲنۍ راے چھِ یہِ یُس یہِ پرٮ۪ویٹ سکوٗلٕز چھِ یِم گژھن ہُم بَچہِ تہِ تھاوٕنۍ مَدِ نظر تِہِنٛدِ حِساب تہِ چھِ یِم پَرناوٕنۍ